وعلیکُم سلام تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ اہن حظ شُکُر خۄدایَس کُن اَہَن حظ اۭں

اَہَن حظ فارمَلٹی چھِ اَتھ چھِ فیٖس حظ یہِ پانٛژھ ساس

کلٲڑ یوٗن یوٗنِفارم چھِ تۄہہِ اَنٕنۍ تہٕ بیٚیہِ چھِ پانٛژھ ساس رۄپیہِ فیٖس

ناک آوُٹ ناک آوُٹ ٹورنامٮ۪نٛٹ نَہ نَہ حظ یہِ چھُ آز چھِ ہر کُنہِ جایہِ ناکوٹٕے گِنٛدناوان اَہَن حظ آ اَہَن حظ أں اَہَن حظ اۭں ٹھیٖک ژُہٲٹھَن ہُنٛد ژُہٲٹھَن ہُنٛد ژُہٲٹھَن ہُنٛد ہَسا چھُ یہِ ژُہٲٹھَن ہُنٛد یہِ حظ چھِ چلان اَتھ چھِ کیٚنٛہہ ٹیٖم پَرنہٕ یہِ ٹورنامٮ۪نٛٹ اَمہِ اَمہِ پَتہٕ گوٚو اَمہِ پَتہٕ گوٚو ہاں یہِ چھِ ٹورنامٮ۪نٛٹ چلان یہِ چھِ اَتھ چھِ کینٛہہ ٹیٖم وٲتۍ مٕتۍ دۄیہِ تَرٛہَن منٛز تہٕ کینٛہہ ٹیٖم چھِ أسۍ آز گِنٛدناوان یہِ ٹورنامٮ۪نٛٹ اَہَن حظ اۭں رٮ۪تسٕے منٛز مۄکلہِ یہِ یہِ حظ چھِ گِنٛدان وُہ وُہ اَوٚوَر وَن وِلَیٚج چھُ یہِ بیٚیہِ وَن وِلَیٚج بَس اَہَن حظ أں اَکی گامٕکۍ چھِو تۄہہِ سٲری پٕلَیر اَنٕنۍ اَہَن حظ اَتھ حظ چھُ اَسہِ تھومُت گۄڈنٮ۪تھٕے لَچھ رۄپیہِ حظ وِنَر لوٗزر لوٗزَر چھِ پنٛژاہ ساس لچھ رۄپیہِ اَہن حظ آ مَیٚڈَل تہِ چھِ سُہ چھِ یِوَان سُہ چھُ تَمہِ پَتہٕ تَمے منٛز ژَٹُن اگر رۄپیَس پانٛژھ دہ ساس تیٚلہِ گوٚو نَمتَے ساس یا لَچھ رۄپیہِ چھِ گژھان لچھ رۄپیہِ نہ حظ تُہۍ یی یوٗرۍ مَیچ گِنٛدنہِ ییٚمہِ دۄہ تُہۍ تُہۍ اگر گِنٛدُن چھُو تُہۍ کٔرِو فون تیٚلہِ لَیکھہٕ بہٕ تُہُنٛد نمبر تھاوٕ بہٕ یِہوے چلو ٹھیٖک چھُ بہٕ کَرٕ تَمہِ ساتہٕ فون ییٚمہِ ساتہٕ مَیچ آسہِ چلو بِہِو رۄبَس حوالہٕ